کاڈِنیٹَر چھِ پِرٛژھان سَوال یِتھ کَن زِ اگر ہَسا ژٕ چھُکھ آمُت سانہِ کَمپٔنی منٛز کانٛہہ مُلازمَت کَرنہِ وَنسہ ژےٚ کیٛاہ چھی برونٛہہ کُن یَتھ کَمپٔنی منٛز کَرُن تہٕ سُہ پاٹسِپینٛٹ دِیَس یِتھ کَن جَواب زِ بہٕ حظ آوُس تُہٕنٛز کَمپٔنی منٛز جاب کَرنہِ تاکہِ بہٕ زینہٕ پونٛسہٕ تہٕ بہٕ بَناو بہٕ ہاومو تۄہہِ بہٕ دِمہٕ پَنُن پان ثٲبِت کٔرِتھ زِ بہٕ چھُس ییٚمہِ کَمپٔنی خٲطرٕ واریاہ اَصٕل